ہیٚلو وعلیکُم سلام آ اَہَن حظ ؤنِو حظ تُہۍ کٕم حظ چھُو اَچھا ٹھیٖک چھُ فرمٲیِو حظ تۄہہِ کیٛاہ اوسوٕ کَرُن ٹھیٖک ٹھیٖک ٹھیٖک

پٔٹۍ فٮ۪رن اَچھا اَچھا اَچھا ٹھیٖک ٹھیٖک ٹھیٖک اَچھا اَچھا ٹھیٖک چھُ تۄہہِ کُس تِلہٕ چھُ لاگُن أسۍ تہِ چھِ تِل أسۍ چھِ مِشیٖن تِلہٕ تہِ ترٛاوَن کٲشُر تِلہٕ اَتھٕ تِلہٕ اَتھ چھُ ٹای ٹایم حظ لگان مِشیٖن تِلَس چھُنہٕ تیٛوٗتاہ لَگان ٹایم کیٚنٛہہ اَتھٕ تِلَس چھُ ٹایِم لَگان اَتھ چھِ رٮ۪تھ اَکھ زٕ لگان حظ تُہۍ چھُوا تیٛوٗتاہ ٹایِم ہیٚکوا تُہۍ پرٛٲرِتھ تیٛوٗتاہ ٹایِم رٮ۪تھ چھِ لَگَان توتہِ رٮ۪تھ اَکھ زٕ لَگن ترٛٮ۪ن فٮ۪رنَن کِہیٖنٛۍ چھُ أسۍ کَرو کوٗشِش حظ توتہِ دَہ وُہ مطلب رٮ۪تھ کھنٛڈ لَگہِ رٮ۪تھ کھنٛڈ لَگہِ بیٚیہِ چھِ تِلہٕ آ آ تِلہِ چھُ بیٚیہِ درٛۅگُے پَہَم گژھان حظ اَتھ چھِ اَتھٕ سۭتۍ پٮ۪وان لاگُن بیٚیہِ چھِ ریٹ تہِ اَتھ مطلب ریٹ ریٹ حِساب تہِ کوٗتاہ چھُو تۄہہِ کٔژھ کٔژھ تولہٕ چھُو ترٛاوُن اَکھ تولہٕ چھِ اگر تُہۍ تولہٕ چھُو ترٛاوُن تولہٕ چھُ فٮ۪رنَس چھُ کَم سے کَم ترٛٮ۪ن تولَن تانۍ گژھان اَکھ تُولہٕ چھُ دۄن ساسَن تانۍ گژھان آ آ آ گوٚو تۄہہِ چھُ ٹھیٖک چھُ ٹھیٖک ٹھیٖک چھُ تُہۍ سوٗزِو پَنُن ایٚڈرَس کیٛاہ چھِ اَتھ وَنان یہِ تۄہہِ یہِ کُس کُس کَلَر چھُ بہٕ وُچھٕ مطلب کُس کُس کَلَر گژھِ تِمَن سیوٗٹ ٹھیٖک چھا بیٚیہِ ڈِزایِن سوزہو بہٕ واٹس ایپ نمبرَس پٮ۪ٹھ ڈِزایِن چھُ ڈِفرَنٹ ڈِزایِن آسان مُختلِف ڈِزایِن تہٕ تُہۍ کٔرۍزیٚو چوٗز ڈِزایِن یا اگر اورٕ آسوٕ ڈِزایِن کانٛہہ تُہۍ ہیٚکِو اَسہِ سوٗزِتھ یِم ڈِزایِن تہٕ أسۍ وُچھو تِم ٹھیٖک چھُ

ٹھیٖک چھُ ٹھیٖک چھُ کیٚنٛہہ نہَ حظ چھُنہٕ پَرواے کیٚنٛہہ چھُنہٕ پَرواے تُہۍ سوٗزِو اَکھ تولہٕ چھُ دۄن ساسن گژھان اگر تُہۍ ترٛےٚ تولہٕ چھُو ترٛاوٕنۍ تِم گژھن شٮ۪ن ساسن رۄپیَن ٹھیٖک آ اگر کَم تَمہِ کھۄتہٕ کَمٕے چھُ تہٕ سُہ چھُ پانٛژَن ساسَن تانۍ گژھان ساڑَن ژورَن ساسَن تانۍ آ رٮ۪تھ علاوٕے رٮ۪تھ رٮ۪تھ دٔہ دۄہ لَگن چلو چلو ٹھیٖک ٹھیٖک حظ چھُ ٹھیٖک چلو اَدٕ حظ